أسۍ چھِ بَناوان اَنکَل یہِ أسۍ چھِ بَناوان گَرِ سِنٮ۪کسَن منٛز چھِ أسۍ بَناوان أسۍ چھِ اَنان ٲلوٕ ٲلوٕ چھِ أسۍ تَلان تہٕ سۄ چھِ أسۍ بَناوان ٲلوٕ کِتھٕ کٔنۍ گۄڈٕ چھِ أسۍ ٲلوٕ زِلان پَتہٕ چھِ أسۍ سُہ پَتہٕ چھِ چھِ أسۍ سُہ توٚن توٚن ژَٹان تَمہِ پَتہٕ چھِ أسۍ کَران کٲم سُہ چھِ چھَلان تَمہِ پَتہٕ چھِ کَران کٲم چھِ تیٖلَس مَنٛز ترٛاوان پَتہٕ چھِ تیٖلہٕ منٛز سُہ ترٛوٚش ترٛوٚش أسۍ تَلان پَراٹھ چھِ أسۍ بَناوان گَرَن مَنٛز یا أسۍ چھِ میگی بَناوان میگی تہِ چھِ أسۍ گَرِ بَناوان تَتھ چھِ آسان لیٖکھتی کِتھٕ کٔنۍ کِتھٕ کٔنۍ کیٛاہ چھُ آسان بَناوُن تہٕ تِتہِ چھِ أسۍ بَناوان